سرینَگر ڈِسٹِرٛکَس منٛز کیٚنٛہہ مشہوٗر لینٛڈ مارکٕس یا ہِسٹارِکَل سایٹٕس یِم پوٚت کالہٕ پٮ۪ٹھ کیٚنٛہہ جایہِ ییٚتہِ مشہوٗر چھِ تہٕ یِمو سۭتۍ سرینَگر ڈِسٹِرکَس پَنٕنۍ اَکھ پہچان چھِ تِمو منٛز آ حضرت بَل درگاہ حضرت بل ہری پربت ایس پی ایس میٛوٗزیم مخدم صٲبُن چھٹی پادشاہی گُرودوارا تہٕ شنکرآچارِیہِ یِم چھِ کیٚنٛہہ مشہوٗر تہٕ معروٗف جایہِ یور سٲری کٲشِرۍ خاص کَرر تِم یِم سرینگر ڈِسٹرکس منٛز چھِ روزان تِم چھِ اَکثر گژھان تہٕ اَتھ سٍتۍ چھِ تِمَن اَکھ احساس تہِ مُنسلِک او یِمَن جاین سۭتۍ کیٛونٛکہِ یِم چھِ مذہبی عقیٖدتس سۭتۍ وابستہٕ اور گژھنہٕ خٲطرٕ چھِنہٕ اَکثر کانٛہہ رُکاوَٹ تہٕ البتہٕ کُنہِ جایہِ ہٮ۪کہِ ٲسِتھ ٹِکَٹ کاوُنٹرَس پٮ۪ٹھ ٹِکَٹ ژٹٕنۍ تہٕ تیٖژاہن پٮ۪وان چھِ کَرٕنۍ سُہ تہِ چھُ اَکھ واریاہ کَم پۅنٛسہٕ کَم چارجَس پٮ۪ٹھ یِوان چارٕج کَرنہٕ البتہٕ خاص کَر حضرت بل چھٹی پادشاہی یِتھۍ یِم جایہِ چھِ شنکرآچاریہِ اور گژھنہٕ خٲطرٕ چھَنہٕ رُکاوَٹ تہِ کِہیٖنٛۍ تہٕ بیٚیہِ خاص کَر پۅنٛسہٕ تہِ چھِ یِوان منٛگنہٕ خٲطرٕ کِہیٖنٛۍ یِم سٲری جایہِ یِم چھِ یِم چھِ کُنہِ نتہٕ کُنہِ وَتہِ سٲنِس پٲدٕ کَرن وٲلِس سۭتۍ مُنسلک اِسی لیے اور گژھن وٲلۍ نہَ صِرف سریٖنگرٕکۍ لُکھ بٔلکہِ باقیَن ڈِسٹرٛکَن ہٕنٛدۍ لُکھ تہِ چھِ اَکھ محسوٗس کَران أنٛدرۍ کِنۍ اَکھ نَرمی بیٚیہِ وَقتہٕ تہِ چھُ تٔمِس اَصٕل پٲٹھۍ ژھٮ۪نان بیٚیہِ بیٖڑ باڑٕچ دُنیا منٛز ییٚلہِ اِنسان دوٗر چھُ نیران تہٕ تَتٮ۪تھ چھُ اِنسانَس محسوٗس گژھان کہِ اَکھ سُہ أنٛدرِم سکوٗن ہیٛوٗ چھُ أکِس اِنسانَس یِوان اکثر سرینگر ڈِسٹرٛکٕکۍ لُکھ کٲم پنٕنٮ۪ن پنٕنٮ۪ن کامہِ کارَن منٛز آوریار پَتہٕ یُس تِمن سُہ وقتہٕ آسان چھُ یُس تِم پنٕنہِ خٲطرٕ سرف چھِ چاہان کَرُن یَتھ أسۍ فرٛی ٹایم چھِ وَنان ییٚمہِ سۭتۍ اَکھ ریکریشنَل ویلیو چھُ أکِس اِنسانَس یِوان ییٚتہِ چھِ سرینگرَس منٛز تہِ واریاہ باغ یِم زَن مُغل گارڈنٕز وَنان چھِ یِم مُغلو چھِ بَنٲومٕتۍ نِشاط باغ چھُ شالمار باغ چھُ تہٕ اور گَژھان یا ڈَلَس أنٛدۍ أنٛدۍ اکھاد پارک چھِ اور چھِ گژھان پَنُن یا درگاہ حضرت بَل اَتھ منٛز چھِ یِمو اَکھ پارک ہِش بَنٲومٕژ تور چھِ گژھان تہٕ یِم چھِ سٲری لگ بگ أنٛدۍ أنٛدۍ ڈَل لیٚکسٕے تہٕ ڈَلَس أنٛدۍ أنٛدۍ تہٕ یِمَن جایَن چھُ اکثر یِوان گژھنہٕ تاکہِ اور وٲتِتھ چھِ اِنسانَس دِل بہلٲی تہِ گژھان بیٚیہِ پَنُن یُس یہِ پَنُن وقت چھُ آسان فرٛی ٹایم یَتھ وَنان چھِ یہِ چھُ اصۭل پٲٹھۍ خرٕچ تہِ گژھان اِنسان چھُ نیہِ سَرٕ تازٕ گژھان تہٕ پَنٕنٮ۪ن کام کارَن منٛز چھُ ہٮ۪کان اِنسان بیٚیہِ لٔگِتھ اَکثر یِم یِم ہِسٹارِکَل سایٹ چھِ آسان لینٛڈ مارکٕس چھِ آسان یِم چھِ اَکھ پَنٕنۍ شِناخت دِوان تہٕ سرینگرَس منٛز یِم تہِ مےٚ ونیُک تامَتھ وۅنۍ چاہے حضرت بل ہری پربَت ایس پی ایس میٛوٗزیم شنکرآچارِیہِ یا اَمہِ علاوٕ چھٹی پادشاہی گُرودوارا یِم چھِ الگ الگ مذہَبَن سۭتۍ مُنسلِک مگر قومی یَکجہتی ہُنٛد پُرزور پرچار چھِ یِم جایہِ کَران شُکریہ